آ بالکُل لاکڈونَس منٛز لوگُکھ لُکو موبایل تہٕ لیپٹاپ زیادٕ یوٗز کَرُن کیازِ کہِ لُکھ ٲسۍ گرو منٛز پھسے مٕتۍ یُس گرِ اوس سُہ پھسیو گرِ یُس کامہِ پٮ۪ٹھ اوس سُہ پھسیو کامہِ پٮ۪ٹھ گاڑین ہُنٛد یُن گژھُن اوس بنٛد لُکن ٲسۍ نہٕ پایدل تہِ دِوان کُنہِ جایہِ گژھنہٕ کیٚنٛہہ حالتھٕے ٲسۍ خراب اَسہِ گورمینٛٹس اوس واریاہ کیٚنٛہہ سونچُن

یوٗز کیازِ کہِ لوٗکھ لوٗکن اوس نہٕ کانٛہہ کٲما کارہ کرنہٕ باپَتھ نہ ٲسۍ گرِچ کٲم نہ اوس ہٮ۪کان کُنہِ جایہِ گٔژھِتھ نہ اوس آفسے نہ اوس کٔہینۍ نہ اوس کیٚنٛہہ تہٕ یِم لوٗکھ مَجبوٗر کٔرۍ زیادٕ فون لیپٹاپ یوٗز کرنہٕ خٲطر سُہ اوس اکھ مُشکِلُک دور سانِس سانس سانہِ زنٛدگی منٛز لُکن پیوو واریاہَن مُشکِلاتن ہُنٛد سامنہٕ کَرُن تہٕ بہٕ چھُس دُعا کران زِ تیُتھ ٹایم گژھِ نہٕ سانٮ۪ن زنٛدگین منٛز بیٚیہِ یُن کیٚنٛہہ میٲنۍ اٮ۪کسپریَنس یُس آن لاین سکوٗلِنٛگ یا ؤرکٕس ؤرٕک فرام ہوم ٲسۍ سُے اٮ۪کسپرینس نہ ٲسۍ خراب تہٕ نہ ٲسۍ اَصٕل اکھ چیٖز گوٚو نۄقصان کہِ اٮ۪کزام گٔیے لیٹ رِزلٹ درٛاے لیٹ تہٕ ییٚمہِ سۭتۍ میٲنِس کیریرس پٮ۪ٹھ واریاہ اَثر پیوو کووِڈ ناین ٹیٖن لاکڈونہٕ سۭتۍ پیوو گوٚو مےٚ میٲنِس کیریرس شیٚے رٮ۪تھ نۄقصان اَسہِ گوٚو اٮ۪کزام لیٹ ییٚمہِ سۭتۍ مےٚ واریاہ ٹایم گوٚو زایہِ بہٕ اوسُس اَسہِ ٲسۍ آن لاین کلاس لگان تَتھ ٹایمَس آن لاین کلاس لگنہٕ سۭتۍ کیاہ گوٚو کِنسنٹریشن ڈوٚل پوٗرٕ کِنسنٹریشن ٲس نہٕ آسان ٹاپِکن پٮ۪ٹھ کیٚنٛہہ تہٕ یُس تِیٖژھ خاص اٮ۪کٔسپِرینس ٲسۍ نہٕ مےٚ زنٛدگی منٛز کیٚنٛہہ